آ یہِ چھِ واریاہ گورمِنٛٹہٕ اٮ۪پ تہٕ فار اٮ۪گزامپُل بہٕ دِمَو تۄہہِ اکھ اٮ۪گزامپُل ییٚلہِ زنہٕ کہ مِثال اکھ چھِ مےٚ نِش چھِ ایم آدھار ایپ سۄ چھِ مےٚ آدھار کارڈَس خٲطرٕ تہٕ تتھ منٛز چھِ مےٚ واریاہ زیادٕ سہوٗلیِت گژھان تہٕ سۄ چھِ واریاہ زیادٕ بہتریٖن اٮ۪پ مےٚ اگر آدھار کارڈٕس کانٛہہ تہِ پرٛابلِم آسہِ کانٛہہ تہِ اِشِوٗ آسہِ بہٕ چھُس پَنُن آدھار کارڈ تٔمی ذریعہٕ ہٮ۪کان ٹھیٖک تہِ کٔرِتھ نَیہِ تہِ بناونٲوِتھ مےٚ کانٛہہ تہِ چیٖز آسہِ بہٕ چھُس سُہ چیٖز ہٮ۪کان تٔمۍ أمۍ آدھار اٮ۪پ تھرو کٔرِتھ یُس گورمنٛٹ ایپ چھِ تتھ چھِ ناو ایم آدھار تہٕ تتھ منٛز چھُس بہٕ پَنُن آدھار کارڈ مےٚ اگر کانٛہہ تہِ کُنہِ قسمٕچ کانٛہہ تہِ پرابلٕم آسہِ گژھان تہِ بہٕ چھُس سۄ ٹھیٖک کران ایم آدھار تھرو سۄ چھِ اکھ واریاہ بہتریٖن تہٕ واریاہ اصٕل اٮ۪پ